ییٚمہِ ساتہٕ أسۍ کِچنَس منٛز رَنان چھِ آسان کینٛہہ امہِ ساتہٕ چھِ واریاہ بانہٕ اِستعمال گَژھان یَتھ کینٛہہ بانہٕ چھِ یَتھ منٛز أسۍ ژَٹان چھِ گۄڈنٮ۪تھ سیُن ٹوٗکِرِ منٛز چھِ اِنسان ژَٹان سیُن پَتہٕ چھِ أتھی ٹوٗکرِ منٛز چھَلان ٹوٗکرِ منٛز چھِ ایٚمۍ باپَتھ أسۍ ژَٹان تازکہِ تَتھ چھِ آسان لَکٕٹۍ لَکٕٹۍ زَدٕ بٔنۍ کِنۍ ییٚلہِ اَتھ آب چھِ ترٛاوان پٮ۪ٹھ پٮ۪ٹھ یِوان چھَلنہٕ بٔنۍ کِنۍ چھِنہٕ اَتھ منٛز آب جَما گژھان کینٛہہ سُہ چھِ بٔنۍ کِنۍ نیران واپَس تہٕ پَتہٕ چھِ تایہِ منٛز تراوان تیٖل تَلان کَران رَنان بیٚیہِ چھِ چَمچہٕ لَگان چَمچہِ سۭتۍ چھِ پھیرُن دِوان سیُن چھُ ژَٹان شراکہِ سۭتۍ شراکھ چھِ لَگان تہٕ کانٛٹہٕ چھِ لَگان کھٮ۪نہٕ خٲطرٕ بیٚیہِ چھِ واریاہ چیٖز لَگان ڈَبہٕ ٹھان سی ٹی اَگَر آسہِ دِنۍ سی ٹی ٹھان دِوان پرٛٮ۪شَر دِوان تہٕ آب گِلاس لَگان جَگ لَگان واریاہ چیٖز لَگان ضوٚرَتھ ییٚمہِ ساتہٕ رَنُن چھِ آسان رَننہٕ خٲطرٕ چھِ أسۍ واریاہ چیٖز اِستعمال کَران یِمو سۭتۍ چھِ مَدَتھ گژھان رَننَس منٛز تہٕ سُہ رَنُن گژھان مطلب سَہَل